میٲنۍ اکھ دوس چھِ سۄ چھِ گارڈٕنِگ منٛز سۄ چھِ کُلیَن رَچھنس منٛز واریاہ زیادٕ شوقیٖن تہٕ بہٕ چھَس پَنٕنٮ۪ن کُلین ۂنٛز صحتیٲبی خٲطرٕ تٔمۍسی نِش مدد منٛگان تہٕ تٔمۍسی نِش مَشوَر تہِ ہیوان کہِ کُس کُل کِتھ کَنۍ رَچھَن بہٕ تہٕ بہٕ کِتھۍ کَنۍ ہٮ۪کہٕ پَنٕنہِ پارکہِ منٛز پَنٕنِس کِچن گاڑڈنس منٛز پَنٕنِس آنٛگنس منٛز پَنٕنِس سہنَس منٛز کِتھ کَنۍ ہٮ۪کن بہٕ اکھ کُل اَصٕل پٲٹھۍ وۄپدٲوتھ تہٕ سُہ صحتِیاب تھٲوِتھ بہٕ چھَس اَکثر تٔمۍ سی نِش مَشورٕ منٛگان تہٕ تٔمۍ سی نِش مشورٕ بوٗزِتھ چھَس بہٕ پَنٕنٮ۪ن کُلین تی کران تِتھَے کَنۍ چھَس بہٕ پَنٕنٮ۪ن کُلین واتان تہٕ تاکہِ میٲنۍ کُلۍ چھٕ روزان پَتہٕ صحتیاب